السلامُ علیکم میم آ ٹھیٖک حظ تُہۍ چھِو حظ سٲری ٹھیٖکٕے یہِ میم بہٕ چھَس نہٕ بہٕ چھَس بہٕ حظ چھَس سکوٗل حظ گَژھان حظ مےٚ حظ چھِ چکر حظ یِوان حظ کَلَس چھُم کَران دود حظ اَہَن حظ آ تِم حظ کَرنایے اَسہِ تِم حظ درٛاے یِتھ کٔنٮ۪تھ اَہن حظ آ حظ وٕچھِو حظ وٕچھِو حظ مےٚ حظ چھِ چکر حظ یِوان بہٕ چھَس نہ سکوٗل گَژھان مےٚ حظ چھِ چکر اچانَک حظ یِوان پَران آسان کُنہِ ساتہٕ کلاسٕز تَمہِ وِز یِوان چکر کَلَس حظ کَران دود آ مےٚ حظ چھِنہٕ مٲلٕے حظ روزان کِہیٖنۍ نہٕ حظ ووٚنمَے نہ مےٚ حظ چھُ چکر یِوان پتہٕ نہ حظ چھُنہٕ مٲلٕے روزان یہِ کھٮ۪نَس حظ اَہن حظ آ مےٚ دِیِو حظ تُہۍ دَوا نہ وۄنۍ دِیِو حظ تُہۍ دَوا لیکھِتھ بہٕ اَنہٕ سُہ مےٚ حظ چھِ چَکر حظ مےٚ حظ چھِ چکر یِوان کَلَس حظ مےٚ حظ چھَنہٕ فرقٕے گژھان حظ مےٚ حظ کھے واریاہ دَوا اہن حظ اہن اہن اہن حظ آ اہن حظ آ

اہن حظ اَصٕل پٲٹھۍ چھُ نہٕ حظ وۄنۍ حظ چھِ بِذٲتی سکوٗل چھُ نہٕ حظ مےٚ تَوَے پتہٕ حظ چھِنہٕ ٹایِمٕے یِوان یِنَس حظ اہن حظ آ اہن حظ آ

اہن حظ تیٚلہِ حظ مےٚ ہَفتُک دَوا ہَفتہٕ باد حظ یِمہٕ بہٕ تیلہِ اَدٕ کیٛاہ حظ بِہِو حظ بہٕ نیرٕ تیٚلہِ